پانٛژن سٹیٹن ہُنٛد ناو وَنہٕ بہٕ اِنڈیاہچیٚن گۄڈٕنیُک گوٚو مُمبے دوٚیِم گوٚو راجِستھان ترٛیٚیِم گوٚو چھتیٖس گڑھ ہماچل پرٛدیش تہٕ پانٛژِم گوٚو مدھیہ پردیش